ہیلو السلام علیکُم وعلیکم السلام اہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اچھا ٹھیٖک ٹھیٖک اَدٕ کِہیٖنۍ چھُنہٕ پرواے اَسہِ ٲس اَسہِ چھےٚ سبزی تہٕ تُہۍ ؤنۍتو یہِ تۄہہِ کر چھو ضٔروٗرت اَز چھےٚ ضٔروٗرت کِنہٕ پگاہ چھےٚ ضوٚرَتھ کٲلۍ چھےٚ کر چھو تۄہہِ سبزی ضوٚرَتھ ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پرواے اَسے چھےٚ سٲری قٕسٕم سبزی تہٕ تُہۍ ؤنۍتو کیٛاہ کیٛاہ چھُو تۄہہِ ضٔروٗرت بہٕ وٕچھِ بہٕ تھاوٕ تُہُنٛد لِسٹ بنٲوِتھ تہٕ بہٕ وٕچھِ کیٛاہ کیٛاہ چھو تۄہہِ ضوٚرتھ بہٕ وٕچھِ تہٕ تَمہِ منٛز ما آسٮ۪س کانٛہہ چیٖز پَرَے تہٕ ٹھیٖک

آ انشاء اللہ آسہِ تازَے اَسہِ حظ چھِ یہِ اَسہِ چھےٚ سبزی آسان لگ بگ سٲرٕے تازَے تہٕ کُنہِ ساتہٕ چھِ ییٚلہِ یہِ دۄہ زٕ ژور دۄہ چھِ رُکان تہٕ تَمہِ سۭتۍ چھِ گژھان اَتھ پرٛابلِم کیٚنہہِ تہٕ مگر اَز چھِ اَسہِ أنۍمٕژ سبزی البتہ چھِ تھوڑا بہت کمٕے ییٚتِنَس وٕنۍکٮ۪ن اٮ۪ولیبٕل تۄہہِ چھِو پگاہ ضوٚرتھ نا پگاہ شامَن لگ بگ کِہیٖنۍ چھُنہٕ کِہیٖنۍ چُھنہٕ پرواے ڈِسکاوٗنٛٹ تہِ دِمہو تۄہہِ اِنشاء اللہ تہٕ تۄہہِ چھُنہٕ أسۍ کرو کوٗشِش توہہِ گژھِوٕ نہٕ کٕہٕنۍ پرٛابلِم گژھٕنۍ تہٕ اِنشاء اللہ مِلیو تۄہہِ ڈِسکاوُنٛٹ تہِ تہٕ بیٚیہِ بیٚیہِ ما چھُ کیٚنٛہہ اگر بیٚیہِ تہِ پیٚیہِ کیٚنٛہہ ضٔروٗرَتھ تہٕ مےٚ ؤنۍزیو ٹھیٖک چھا اَوا کِہیٖنۍ چھُنہٕ پرواے ڈِسکاوُنٛٹ چھِ أسۍ لگ بگ دِان یوٗجؤلی سارنٕے پٲنٛژھ پٔرسنٛٹ تہٕ تۄہہِ دِمہو اگر تۄہہِ وۄنۍ کھانٛدرَس کیُتھ چھِ تۄہہِ چھو زیادَے سبزی ضوٚرَتھ تۄہہِ دِمہو لگ بگ دَہ بَہہ پٔرسنٛٹ تام دِمہو ڈِسکاوُنٛٹ کِہیٖنۍ چُھنہٕ پرواے ٹھیٖک چُھ اَدٕ حظ چلو چلو بِہِو رۄبَس